ہیلو السلامُ علیکُم تُہۍ چھِو حظ آٹو ڈرٛیوَر مےٚ حظ اوس یور بَڈگوم تام گژھُن توٚتَس تام کۭژاہ کِراے حظ چھےٚ نہ مےٚ حظ چھِ ریٹ لِسٹ چَک کوٚرمُت ترٛے ہَتھ حظ چھِ ہٮ۪وان اَدٕ کیٛاہ کَتَس حظ وٲتِو ماگام حظ وٲتۍ اَدٕ کیٛاہ ٹھیٖک حظ چھُ اَدٕ حظ السلامُ علیکُم